ہٮ۪لو اسلامُ علیکُم آ جِناب اَسہِ حظ ٲسۍ گٲڑۍ ضوٚرَتھ اَسہِ حظ چھُ گژھُن گانٛدَربَل پٮ۪ٹھ چھِ اَسہِ چھِ واریاہَن جایَن گژھُن تہٕ گۄڈٕ ؤنۍ تَو تُہۍ مےٚ گُلمر آ ٹوٗر پروگرام حظ چھِ گُلمَرَگ تام کیٛاہ ریٹ حظ چھِ گانٛدَربَل پٮ۪ٹھ یہِ چھِ حظ مےٚ چھِ فٮ۪ملی وٮ۪ملی سۭتۍ حظ گٲڑۍ کۄس چھَو تۄہہِ سِکارپِیَو اَتھ منٛز کٕژ نَفر چھِ واتان نَو نَفَر چلو ٹھیٖک سیف چھا گٲڑۍ

چلو ٹھیٖک تہٕ وٕ اَگر أسۍ فار اٮ۪گزامپُل پٮ۪کیج کَرَو سِلیٚکٹ اَسہِ زَن آسہِ دۄہَس پٮ۪ٹھ ضوٚرَتھ یا دۄن دۄہَن پٮ۪ٹھ پتہٕ گژھَو أسۍ یہِ دۄہ پٲٹھۍ ہٮ۪کہٕ وٕ کٔرِتھ کِنہٕ کِلوٗمیٖٹَر حِساب ہٮ۪یُو تُہۍ ریٹ چلو ٹھیٖک دۄہ پٲٹھۍ ؤنیو تُہۍ مےٚ تیٚلہِ اَگر مےٚ ترٛیٚن دۄہَن چھِ گٲڑۍ ضوٚرَتھ ترٛےٚ ساس روپیہِ دۄہَس پتہٕ یوٚت گٲڑۍ نِمَو توٚت ٹھیٖک تیٖل چھا اَسی تراوُن حظ

ٹھیٖک وٕ اَگر ہُتھ پٲٹھۍ أسۍ کِلوٗمیٖٹَر ٹھیٖک وٕ اَگر أسۍ کِلوٗمیٖٹَر حِساب نِمَو کِلوٗمیٖٹرَس کوٗتاہ ہٮ۪یُو تُہۍ

چلو ٹھیٖک اَسہِ چھِ گژھُنمین مین یِم ٹوٗرِشٹ سٕپاٹٕس چھِ آ سۄنہٕ مرگ چھُ گُلمرَگ چھُ آ اِتھٕے پٲٹھۍ یِمٕے یِمٕے جایہِ چھِ یِمَن جایَن چھُ اَسہِ گژھُن حظ آ اَسہِ چھا سِکارپِیُو یٲژ گٲڑۍ ایٚوَلیبُل بیٚیہِ آسہِ نا کانٛہہ ٹھیٖک ٹھیٖک اِنواہَس تہِ چھا ریٹ سۄے کِنہٕ اَتھ گژھِ تھوڑا چینج کیٚنہہ پانٛژھ شےٚ ہَتھ علاوٕ ٹھیٖک ٹھیٖک ٹھیٖک یہِ جوٚم تام کوٗتاہ چھُو تُہۍ ہٮ۪وان تُراوہ ساس ٹھیٖک اَگر ہُتھ پٲٹھۍ آسہِ فار اٮ۪گزامپُل یۄس گٲڑۍ چھِ نٮ۪ران یا شیرِنٛگ پٮ۪ٹھ چھِ آسان شیرِنٛگ بیٚسَس پٮ۪ٹھ چھِ تَتھ آسان باقٕے سَوارِ تہِ تَتھ کوٗتاہ چھُو تُہۍ ہٮ۪وان أکِس نَفرَس بہہ تُراوہ شیٚتھ نَفرَس چلو ٹھیٖک ٹھیٖک تُہۍ کَتہِ چھُو بَسان پانہٕ ٹھیٖک ٹھیٖک چلو بہٕ کَرَو تۄہہِ فون وون تیٚلہِ تۄہہِ آ أسۍ کَرَو گۄڈٕ مَشوَرٕ تہٕ وٕ چھُو تُہۍ وَنان یِہٕے ہہ ترٛےٚ ساس روپیہِ دۄہَس